دَہ اَپریل ییٚمہِ دۄہ مےٚ بٔرتھ ڈے چھِ آسان تُرٛوُہ اَپریل ییٚمہِ دۄہ مےٚ بیٚنہِ چھُ بٔرتھ ڈے آسان اَکوُہ اَپریل ییٚمہِ دۄہ مےٚ بیٚکِس بیٚنہِ چھِ بٔرتھ ڈے آسان شَتوُہ جُلاے ییٚمہِ دۄہ مےٚ بٲیِس بٔرتھ ڈے چھُ آسان ژۄداہ اَگست ییٚمہِ دۄہ مےٚ بٲیِس بٔرتھ ڈے بیٚکِس بٔڑِس بٲیِس چھِ آسان بٔرتھ ڈے